اسلامُ علیکُم وعلیکُم اَسلام اَہَن حظ اَصٕل پٲٹھۍ تُہۍ چھو حظ ٹھیٖک مےٚ حظ ٲس یِتھٕ کٔنۍ گِلاس مےٚ بوٗ مےٚ روٗٹ تُہُنٛد نمبر أکِس نِش تٔمۍ دوٚپُن دوٚپُن یِم چھِ واریاہ کال پٮ۪ٹھ یہِ بِزنٕس کَران یِم چھِ یہِ ہٮ۪وان تہِ کٕنان تہِ أسۍ چھِ گانٛدَربَل پٮ۪ٹھ باباگُل اَہَن حظ آ مےٚ حظ مےٚ حظ چھِ واریاہ قٕسمٕکۍ تُہۍ یِیِو پانَے تہٕ تُہۍ دِیِو نَظر نہَ حظ گِلاسَن ما حظ چھِ آسان تیٖژاہ وٲنٛس کِہیٖنۍ بیٚیہِ چھِ یِم جانوَر تہِ کھٮ۪وان اَدٕ حظ ٹھیٖک حظ چھُ ڈۄڈ ترٛٮ۪ن کنالن پٮ۪ٹھ حظ چھِ مگر کوٗشِش حظ کٔرۍزیٚو جلدی یِنٕچ اَدٕ حظ ٹھیٖک چھُ تُہۍ یِیو حظ پانَے ییٚمہِ کِنۍ تُہۍ وُچھِو تِم گِلاس وغیرہ کِژھ چھِ تِتۍسٕے حظ گَژھان ریٹ وغیرہ کیٚنٛہہ نہَ حظ کیٚنٛہہ چھُنہٕ تُہۍ یِیِو مگر نظر دِیِو تیٛوٗت تیٛوٗت چھُنہٕ تُہۍ أنۍزِہوکھ پانَس سٍتۍ کُس چھُو تۄہہِ اَنُن تُہۍ دِیِو نظر اَہَن حظ گَری حظ چھِ آسان تُہۍ کٔرۍزیٚو توتہِ ییٚلہِ تۅہہِ یُن آسوٕ تُہۍ کٔرۍزیوٚ فون وون یِمَن ما حظ چھِ آسان گِلاسَن وٲنٛس وغیرہ بیٚیہِ چھِ یِم پَتھٕر تہِ پٮ۪وان تَمہِ وَجہ سۭتۍ چھِ گِلاس یِم خراب تَمہِ کِۍ کٔرۍزیٚو تُہۍ کوٗشِش جلدی یِنٕچ اَدٕ حظ ٹھیٖک حظ چھُ تُہۍ کوٚت کوٚت چھُو مطلب یہِ ڈیلِوَر کَران پَتہٕ یِم گِلاس وَغیرہ تۄہہِ کِژھ ریٹ چھُو وَغیرہ یِوان یِمَن اَدٕ حظ اَدٕ حظ ٹھیٖک حظ چھُ مےٚ حظ چھِ ییٚتہِ وار یِمَن تہِ باقٕے یِم مےٚ بٲے وغیرہ چھِ یِمَن تہِ حظ چھِ باقٕے فرٛوٗٹس وغیرہ باقٕے مٮ۪وٕ تہِ تُہۍ چھِو حظ سُہ ہٮ۪وان باقٕے أسۍ حظ چھِ پانٛژھ شےٚ بٲے بارٕنۍ اَہَن حظ اَہَن حظ اَسۍ حظ چھِ یِہَے باپار کَران اَہَن حظ اہَن حظ ٹھیٖک حظ چھُ اَدٕ حظ ٹھیٖک حظ چھُ ییٚلہِ تُہۍ پانے تُہۍ نظر وغیرہ دِیِو گِلاسَن تُہۍ وُچھِو کِتھۍ چھِ یُس تۄہہِ قٕسٕم خۄش گَژھو تُہۍ رٔٹِو سُہ اَتھ حظ چھِ واریاہ قٕسمٕ واریاہ قٕسمٕکۍ زیادٕ چھِ آسان اَتھ منٛز اَصٕل لِسٕرۍ گِلاسہٕ آ آ تَتھ چھِ اَصٕل یہِ مٔدرٮ۪ر تہِ آسان واریاہ زیادٕ اَدٕ حظ ٹھیٖک حظ چھُ وعلیکُم اسلام اسلامُ علیکُم